ٲں ٹیوٗرِسٹٕز چھِ گۄڈٕنیٚتھٕے چھِ گۄڈٕنِچی کَتھ ٹیوٗرِسٹٕز چھِ یوٗر یِوان کٔشیٖر تِم چھِنہٕ مطلب چَکرٕے یوٗت اَکھ گوٚو چَکَر کَرُن وُچھِنۍ کٔشیٖر کِژھ چھِ کیاہ چھِ حالانٛکہِ ہے بھی مَطلَب ٲں کٔشیٖر چھِ واریاہ زیادٕ خوٗبصوٗرت تِم چھِ سۄے خوٗبصوٗرتی وُچھنہِ یِوان گۄڈٕنِچ کَتھ چھِ یہِ تِم چھِ ییٚتِچ خوٗبصوٗرتی وُچھنہٕ یِوان کیٛازِ یہاں پے نیچرَل بیٚوٹی ییٚتہِ چھِ نیچرَل نیچرٔلی چھِ ییٚتہِ بیٚوٹی اَمہِ مٔزیٖد چھِ بیٛاکھ کَتھ تِم کیاہ کیاہ چھِ ییٚتہِ ایٚنٹَرٹین کَران گۄڈٕنیٚتھٕے چھِ تِم گژھان تِمَن جایَن یِم یِمَن زیادٕ نیچرَل بیٚوٹی آسہِ یِم ٲں ہِلی پہٲڑی علاقہٕ آسَن خاص کَر گُلمَرگ سۄنہٕ مَرگ پہلگام گُلمرگ گژھان چھِ تِم زیادٕ تِم چھِ تَتہِ وُچھان نیچرَل بیٚوٹی تِم چھِ سُہ تہِ کَران ایٚنٹَرٹین تِم چھِ سُہ تہِ کَران ایٚنٹَرٹین ٲں ہارٕس رایڈِنٛگ ٲں مطلب ٲں گوٚرۍ سواری سُہ چھِ تِم ایٚنٹَرٹین کَران کیٛازِ بَہار میں بولوں گی کہِ نیٚبرٕ نیٚبرِمیٚن عَلاقَن چھِنہٕ یہِ زیادٕ تَر آسان یِم چیٖز کِہیٖنۍ ییٚتہِ چھِ تِم کَران ہارٕس رایڈِنٛگ چھِ تِم ییٚتہِ کَران کیٛازِ ییٚتہِ چھِ نیچرَل تِم چھِ نیچرَل بیٚوٹی منٛز ہارٕس رایڈِنٛگ کَران پَسَنٛد بیٚیہِ چھِ بیٛاکھ چیٖز تہِ گَژھان تِم چھِ یا ییٚتہِ چھُ آسان شیٖن شیٖن چھُ آسان ییٚتہِ ٲں تِم چھِ زیادٕ یِوان وِنٹرَس مَنٛز ٹیٚورِسٹہٕ وِزِٹ کَرنہِ کَشمیٖر کیازِ ییٚتہِ چھُ آسان شیٖن کیازِ شیٖنہِ سۭتۍ چھِ ییٚتِچ بیٚوٹی زیادٕ بَڑھان تِم چھِ شیٖنَس مَنٛز کھَسان توٗر گُلمَرگ وَغیرہ تَتہِ چھِ تِم تَتھ شیٖنَس مَنٛز کَران ہارٕس رایڈِنٛگ ٲں سِکیٹِنٛگ تہِ چھُ کَران کیازِ ٲں شیٖنَس منٛز چھِ سِکیٹِنٛگ گژھان تِم چھِ سۄ واریاہ پَسنٛد کَران سُہ ایٚنجواے کَرُن تہٕ باقٕے چیٖز چھِ باقٕے چیٖز چھِ ییٚتہِ آسان چھُ سریٖنَگَر سایڈ کَشمیٖرَس سریٖنَگَر سایڈ چھُ تَتہِ چھِ شِکارا چھُ تَتہِ تِم چھِ شِکارا رایڈ ایٚنجواے کَران کیٛازِ شِکارا رایِڈ سُہ چھَنہٕ نیٚبرِمیٚن مُلکَن منٛز چھُنہٕ سُہ آسان شِکارا بوٗٹ کِہیٖنۍ تہِ لَبنہٕ یِوان یوں کہِ کَشمیٖرَس منٛز چھِ لَبنہٕ یِوان تِم چھِ شِکارا رایڈ ایٚنجواے کَران ڈَل لیک جو ہوتا ہے ڈَل لیکَس منٛز چھُ تہٕ ٲں نایِٹ وِیو یُس آسان چھُ ڈَل لیکُک لایٹنِنٛگ وَغیرہ سُہ چھُ تٕم ایٚنجواے کَران فرٛیٚش اِیر جو ہوتا ہے یہاں کا وہ ایٚنجواے کَرتے ہے سیفران فیٚسٹٕوَل ہوتا ہے یہاں وہ ایٚنجواے سُہ چھِ تِم ایٚنجواے کَران تہٕ واریاہ چھِ تِتھۍ چیٖز یِم ٹیوٗرِسٹٕز ییٚتہِ ایٚنجواے چھِ کَران بیاکھ اَمہِ مٔزیٖد چھُ بیاکھ چیٖز ہینٛڈی کرٛافٹہٕ کَشمیٖر کَشمیٖرُک ہینٛڈی کرٛافٹہٕ خاص کَر بہٕ وَنہو تۄہہِ ییٚتہِ چھِ آسان ٲں آز کَل چھُ یِوان ٲں کٔرٹَنٕز پَردٕ پَردٕ تہِ چھِ یِوان ٲں آرِ کٲم کٔرِتھ جو مطلب یُس نہٕ نیٚبرٕ چھُ آسان کِہیٖنۍ نیٚبرٕ ییٚیہِ نہٕ سُہ لَبنہٕ کیٚنٛہہ سُہ چھُ کٔشیٖر مَنٛزٕے یِوان تِم لَبنہٕ ہینٛڈی کرٛافٹٕکۍ چیٖز پَلٕجۍ تِمَن چھِ آرِ تہٕ سُہ چھُ ٹرٛیٚڈِشَن لایِک ٲں ٹرٛیٚنٛڈ بَن گیا ہے سُہ چھُ ٹرٛیٚنٛڈ اَکھ بَنیٲومُت ییٚتیٚن کٔشیٖرِ منٛز ٲں سُہ چھُ واریاہ زیادٕ خوٗبصوٗرت تہِ گژھان تِم چھِ سُہ وُچھنہٕ یِوان تَتھ آرِ کامہِ منٛز چھِ اَکھ پَردٕ یِوان ٲں کُشَن کَوَر یِوان ٲں یہاں تک کہ بیگ چھِ یِوان لیڈی لیڈیٖز کے لیے کُچھ بیگٕز کُچھ پٔرسٕز تہِ چھِ یِوان تمہِ کامہِ ہٕنٛدۍ بیٚیہِ چھُ بیاکھ چیٖز ترٛام یُس نیٚبرٕ چھُ یوٗز گژھان کِہیٖنۍ ترٛام چھُ گَژھان کٔشیٖرِ منٛز یوٗز وُنہِ تہِ یَتھ جایہِ تہِ وُنکیٚس تہِ چھُ یوٗز گَژھان ییٚتہِ ترٛام کاپَر کاپَر میٖنٕز ترٛام کٲشِر پٲٹھۍ ترٛام مطلب سُہ چھُ ٲں کٔشیٖر منٛز چھِ تٔتھۍ منٛز کھیٚوان چیٚوان سُہ چھُ ییٚتیُک ٹرٛیٚڈِشَن ییٚتہِ چھُ تٔتھِے منٛز کھیٚن چیٚن دِوان چاہے سُہ ہوٹَلٕز تہِ ٲسِن ییٚتہِ چھِ تِمنٕے منٛز آسان کھیٚن چیٚن تِم چھِ سُہ چیٖز تہِ ایٚنجواے کَران سُہ چیٖز تہِ چھِ تِم پَسَنٛد کَران بیٚیہِ چھِ تِم بیاکھ چیٖز پَسَنٛد کَران وازٕوان وازٕوان چھُ مین چیٖز یُس تِم پَسَنٛد چھِ کَران کٔشیٖر ہُنٛد کیٛازِ وازٕوان چھُ مین چیٖز مین فوڈ یُس کٔشیٖر ہُنٛد چھُ سُہ چھُ وازٕوان سُہ چھُ تِم واریاہ زیادٕ ایٚنجواے کَران یَتھ منٛز یا وازٕوان چھِ سُہ چیٖز یَتھ منٛز واریاہ زیادٕ ڈِشِز چھِ یِوان لَبنہٕ خاص کَر رِستہٕ گۄشتابہٕ کَبابہٕ ظبَخ ماز یِم مزیٖد چیٖز چھِ یِوان لَبنہٕ تہٕ یِم چیٖز تہِ چھِ تِم ٹیوٗرِسٹٕز واریاہ زیادٕ ایٚنجواے کَران یہاں تک کہ ٹیوٗرِسٹٕز چھُ گژھان اسہِ چھِ کیٚنٛہہ ٲں پرٛییَر پٕلیسِز چھِ کیٚنٛہہ آستان چھِ آسان تِم چھِ توٗر تہِ گَژھان تِم چھِ سُہ وُچھان تِم چھِ سُہ تہِ ایٚنجواے کَران تِم چھِ سُہ ایٚنجواے سُہ سُہ تہِ کَران ایٚنجواے وُچھُن اَمہِ مٔزیٖد تہِ چھِ واریاہ چیٖز یِم ٹیوٗرِسٹٕز ایٚنجواے چھِ کَران ییٚتہِ وُچھُن خاص کَر تِم چھِ یہِ تہِ وُچھان کہِ ییٚتہِ کیٛاہ ٹرٛیٚڈِشَن چھُ ٲں یہاں کا پہٚہناوا ییٚتہِ کیاہ پیٚہناو چھِ یِمَن لوٗکَن ہَمارا یہاں اسہِ چھُ ییٚتہِ پیٚہناو وُنکیٚس خاص کَر ٹرٛیڈِشَن پھیٚرَن تِلہٕ پھیٚرَن تو سُہ چھُ تِم تہِ تِم چھِ تَتھ تہِ ایٚنجواے کَران کہِ یہِ چھُ واریاہ خوٗبصوٗرت تِمَن چھُ سُہ واریاہ خۄش کَران یہاں تک کہ ٲں ٹیوٗرِسٹٕز چھُکھ یِوان کٔشیٖرِ تِم گَژھان گۄڈٕنیٚتھٕے ہِلی ایریازَن تِمَن ہِلی ایریازَن پٮ۪ٹھ ضروٗری موٗجوٗد آسان یِم کَشمیٖری ڈریٚسِز یِم ٹرٛیٚڈِشَن چھِ تِم چھِ آسان تَتہِ موٗجوٗد تِم چھِ گۄڈنیٚتھٕے سُہ لاگان تہٕ تِمَن منٛز فوٗٹوٗ تُلان تہٕ سُہ وُچھان سُہ ہاوان پَتہٕ باقٕے لوٗکَن تہِ یہِ ٹرٛیٚڈِشَن کٔشیٖرِ ہُنٛد چھُ کیٛاہ ٲں واریاہ چیٖز چھِ تِتھۍ یِم یِم ٹیوٗرِسٹٕز ایٚنجواے چھِ کَران کٔشیٖر منٛز اَتھ منٛز ووٚنمیٚو مےٚ تۄہہِ کیٚنٛہہ چیٖز یِم ٲں ایٚنجواے چھِ کَران ٹیوٗرِسٹٕز امہِ مٔزیٖد تہِ چھِ واریاہ باقٕے چیٖز تہٕ فِی الحال کٔرِۍ مےٚ تۄہہِ برٛونٛہہ کٔنۍ یِم چیٖز پیش